السلام علیکُم وعلیکُم السلام اَہَن حظ بہٕ چھُس ساکِب اوس ٹھیٖک اَہَن حظ اَہَن حظ ٹھیٖک اَسہِ ٲسۍ یِتھٕ پٲٹھۍ گرِی تھوڑا مکانٕچ کٲم نا اَسہِ ٲسۍ دارِ نَیہِ لاگنہِ بیٚیہِ ٲسۍ اجہِ گرنہِ تہِ بیٚیہِ ٲسۍ اَڈیٚن پیٚچ تہِ گٲمٕتۍ لوٗز تِم تہِ ٲسۍ سَمبالنٕۍ دروازٕ تہِ ٲسۍ لاگٕنۍ تُہۍ چھِوا تُہۍ چھِوا یہِ کٲم کَران اہَن حظ بہٕ چھُس وۅنۍ اتھس پیٚٹھ یی اوس پرٕٛژُھن تہٕ یہِ لٔکٕر کَتہِ بنہِ مےٚ چھَنا کارخانَس پیٚٹھ لٔکٕر آ لٔکٕر اَنو أسۍ اوٗرۍ کارخانَس پیٚٹھ بیٚیہِ ؤنۍتَو مےٚ تُہۍ چھِوا دۅہ حِساب یِوان کِنہٕ تُہۍ چھِوٕ ٹھیکس پیٚٹھ یِوان یہِ کٔرۍتو تُہۍ نہَ گرٕ گرے چھُس بہٕ یِوان آ گرٕ چھُوا گرِ کیٛاہ ریٚٹ چھِو ہیٚوان تُہۍ دوہَس مطلب نو شَتھ بیٚیہِ بتہٕ چاے تھوڑا یہِ درٛۅگ چھُ گژھان تھوڑا تھوڑا کٔرِو کَم پَہم مےٚ چھِ واریاہ کام یہِ چھُ اَتھ لگوٕ واریاہ ٹایم اَتھ تۅہہِ لَگنو لگ بگ زِٕ ریٚتھ لَگنو تُہۍ اتہِ توتہِ وۅنۍ کٔرو سٲنۍ یہِ کٲم کَم ٲٹھ شَتھ کٔرۍہوٗس وۅنۍ ٲٹھ شَتھ اَچھا ٹھیٖک چھُ ٲٹھ شَتھ روپِیہِ چھِ ٹھیٖک وۅنۍ کر پیٚٹھ یِیِو تُہۍ تیٚلہِ مےٚ چھےٚ دارِ گۄڈٕنیٚتھ گرنہِ نیہِ بیٚیہِ چھےٚ تھوڑا گٲمژٕ خراب پرٛانہِ دارِ تِم تہِ لٔکٕر تہِ چھَنا اَنٕنۍ لٔکٕر ؤنِو تُہی کَتہِ کَتہِ اَنو نہَ حظ تُہی دیٚاونٲوِو وۅنۍ ٹھیٖک نَہ پانے أنِو وۅنۍ دیٛاوٕنٲوِو کُنہِ سستس منٛز لٔکٕر ٹھیٖک چھُ تیٚلہِ چلو تَمہِ دۄہ کٔرۍزیٚو تُہۍ فون ییٚمہِ دۄہ یِیو ییٚمہِ دۄہ یلہٕ گٔژھِو تُہۍ تہٕ بیٚیہِ ٲسۍ یِم یِم یِم جالہِ پٔٹۍ تہِ ٲسۍ نا بَناوٕنۍ اَسہِ تِمن کوٗتاہ چھِو ہیٚوان نَہ تُہۍ دیٚاوٕنٲوِو لٔکٕر تُہۍ تُہۍ دیاوٕنٲوِو لٔکٕر اَسہِ چھےٚ واریاہ کٲم اسہِ چھِ واڈروٗب تہِ بَناوُن ٹھیٖک چھُ تیٚلہِ تیٚلہِ کٔرۍزیٚو تَمہِ فون ییٚمہِ دۄہ تُہۍ یلہٕ گٔژھِو چلو اَچھا